اُستادن پَزِ اِخلٲقی تعلیٖم پٮ۪ٹھ واریاہ زور دیُن سکوٗلن منٛز دوٚیم أکِس اِنسان سُنٛد صفٲٮٔی تہٕ جِسمٲنی صحتُک پَزِ خیال تھاوُن بیٚیہِ گژھِ اکھ اُستاد بَچس منٛز دِلچسپی پٲدٕ کَرُن زیادٕ زیادٕ پَرنُک بیٚیہِ سماجس منٛز زِٹھٮ۪ن ہِنٛز عزت کَرُن یُس سکوٗلن منٛز موجوٗد چھُ نہٕ کیٚنٛہہ سُہ چھُ صاف آب اِخلٲقی تعلیٖم بیترِ